ہیلو السلامُ علیکُم جناب دَ رویَل پلیٹ پٮ۪ٹھ حظ چھُو جناب اسہِ حض اوس کوٚرمُت گٲنٹہٕ برونٛٹھ اتہِ آرڈر اکھ تندوٗری چِکن اوس اتہِ کوٚرمُت آرڈر بییٚہِ حظ اوس کوٚرمُت اسہِ یہِ فرایڈ رایس جناب وۄنۍ ہسا پیو خیالا گرکٮ۪ن دوٚپُکھ ہے اتھ سۭتۍ انناو فیملی پیک آیس کریم اکھ تہِ بیٚیہِ کٔرۍتو کٲم بیٚیہِ تھٲیزٮ۪و جلیبی کلو کھنٛڈ اتھ سۭتۍ اسہِ حظ چھِ فنکشن گرِ بیٚیہِ ما پیٚن یم کباب وباب وباب ضروٗرَت اوٚڈ گنٹہٕ لگہِ مےٚ اوٚت تام بہ حظ واتہٕ اوتتھے تیوٚت کال حظ تھیزٮ۪و تُہۍ یہِ ہان پیک کٔرتھ باقٕے پۄنٛسہٕ آسَن سُہ حظ تراوو أتۍنے أسۍ نتہٕ اگر ممکن گژھہِ ایٚڈریٚسَس پٮ۪ٹھ تراوناوو تیٚلہِ سوزٕ بہِ پنُن ایٚڈریس تۄہہِ وَٹس ایپ مہربٲنی کٔرِتھ تھایزیو یہِ تُہۍ پیک کٔرِتھ بییٚہِ ہا کباب ژور رستہٕ زٕ پانژھ اتھ حظ وچھ زٮ۪و بل کیٛاہ کھژِ بییٚہِ اگر اگر باقٕے تہِ کینٛہہ ممکن گوٚو اگر اوٚتَن آوُس بہٕ تیٚلہِ اگر باقٕے تہِ کینٛہہ ممکن گوٚو باقٕے تہِ حظ تُلہٕ بہٕ مگر مہربٲنی کٔرِتھ حظ تھٲیزٮ۪و یہِ جناب تُہۍ پیک کٔرِتھ اصل پٲٹھۍ اسہِ حظ لگہِ اوٚڈ گَنٹہٕ اوٚتام واتنس پونٛسن ہُنٛد چھُنہٕ کہٕنۍ ٹیٚنشن پونٛسہٕ دِمو أسۍ أتنے مگر یہِ حظ گژھہِ آسُن جناب صاف پٲٹھۍ پیک ویک کٔرتھ رٔنتھ تہِ گژھہِ بڑٕ فسٹ کلاس آیس منٛز آسُن باقٕے وۄنۍ لگہِ اسہِ اوٚڈ گنٹہٕ ییٚتہِ أسۍ حظ یمو اوٚتتھے کہینۍ پرواے چھُنہٕ أسۍ کرو پیٚمینٹ تہِ کرو أسۍ أتتھی مگر یہِ تھایزٮ۪و جناب مہربٲنی کٔرتھ توٚتام پیک حظ کٔرتھ